اسلامُ علیکُم ایس ایف سی پیٚٹھ چھِو حظ تُہۍ اَسہِ چھُ ناوعنایت سعید اَسہِ کرِو تۄہہِ اَمہِ موٗجوٗب فون اَسہِ ٲسۍ کیٚنٛہہ مطلب ژوٗنٛٹھۍ أسۍ اَسہِ تہٕ تَتھ متعلِق أس اَسہِ تۄہہِ سۭتۍ کتھ کرٕنۍ تھوڑا اَسہِ نِش چھُ وُنکیٚس ڈیلشیٚس چھِ وُنکیٚس موجوٗد گرِ تہٕ بیٚیہِ چھِ اسہِ بیٚیہِ تہِ اَکھ زٕ قٔسٕم مگر خاص یُس ژوٗنٛٹھ چھ اَسہِ نِش وُنکیٚس موجوٗد سُہ چُھ ڈیلشیٚس یُس اَسہِ وُنکیٚس نہٕ اَتھ چھ اَسہِ وُنکیٚس ژور تہہ تہٕ پانٛژھ تہہ پانٛژھ تہہ چھُ زیٛادٕ تہٕ ژور تہہ چھُ اتھ کم لگ بھگ چھُ پانٛژھ تہہ پانٛثھ تہہ یُس چھُ سُہ چھُ لگ بھگ شیٹھ فیٖصد تہٕ ژور تہہ چھُ لگ بھگ ژَتجی فیٖصد آ تَوے موٗجوٗب کوٚر اَسہِ تۄہہِ فون اَسہِ چھُ مطلب اَسہِ چھُ وُچھُن ریٹ کمہِ حِسابہٕ چھِ وُنکیٚس مارکیٚٹس منٛز اگر اَسہِ ایٚڈوانس پیٚیہِ پوٗنٛسہٕ وُنکیٚس ضروٗرت تہٕ تمہِ موٗجوٗب تہِ ہیٚکو أسۍ تۄہہِ فون کٔرِتھ تہٕ یا اگر أسۍ یا اگر أسۍ تۅہہِ ژوٗنٛٹھ تہِ دِمہو گۄڈنیٚتھ تہٕ مال ترٛاوو گۄڈنیٚتھٕے تمہِ پتہٕ تہِ ہیٚکِو تُہۍ پوٗنٛسہٕ دِتھ تَتھ منٛز چھُنہٕ اَسہِ کانٛہہ تہِ پریشأنی ٹھیٖک ٹھیٖک

ٹھیٖکھ کمیٖشن چھُ اتھ شےٚ دَہ ژٹان ٹھیٖک ٹھیٖک صحی نہٕ حظ اَسہِ چھُنہٕ گۄڈنیٚتھ پوٗنٛسہٕ چھُنہٕ اَسہِ ضروٗرت کہیٖنٛۍ اسہِ کرو کأم أسۍ ترٛاوو تیٚلہِ ڈاریکٹ أسۍ ترٛاوو أسۍ مال تۄہہِ تہٕ پتہٕ کرو أسۍ تٔتی حِساب کیٛاہ ریٹ آسہِ کیٛاہ نہَ آسہِ سُہ ہیٚکو أسۍ پَتہٕ ییٚتی کتھ تہِ کٔرِتھ ٹھیٖک ٹھیٖک ٹھیٖک نہٕ تَتھ دِمو أسۍ تَتھ دِمو أسۍ ہاوِتھ کہِ اگرے أسۍ ژوٗنٛٹھۍ پیٖٹۍ تولہٕ ہون تہِ کم اَز کم ییٚلہِ یہِ کہیٖنٛۍ نہٕ سداہ پیٚٹھٕ کُنوُہ کِلوٗ نیرِ اصٕل پٲٹھۍ ژوٗنٹھۍ پیٖٹۍ یا پانٛژھ داہ پانٛثھ داہ اگر أسۍ وُچھو سُہ ہیٚکہِ نیٖرِتھ کُنوُہ پیٚٹھ وُہ کِلوٗ یا اَرداہ کُلوٗ تہِ ہیٚکہِ تتھ وزن تتھ نیٖرِتھ اصل پٲٹھۍ تِکیٛازِ یُس سون ژوٗنٛٹھ چُھناہ سأنِس ژوٗنٛٹھِس چھِ اکھ چیٖز اَتھ چھُ آسان اکھ کلر تہِ اَصل بیٚیہِ چھُ یہِ میٛوٗٹھ تہِ آسان بیٚیہِ چھُ یہِ اَتھ وزن تہِ آسان اصٕل ٹھیٖک بِلکُل کیٚنٛہہ چھُنہٕ پرواے باقٕے کتھ ہیٚکو أسۍ پتہٕ تٔتی کٔرِتھ بس شُکریہِ شُکریہ شُکریہ اسلام اسلام علیکُم